میٛوٗن فیورِٹ سَبجیٚکٹہٕ چھُ ساینَس تٔمیٛک پورشَن بَیالَجی یُس مےٚ واریاہ زیادٕ پَسَنٛد چھُ لگان بیٚیہِ میٛانیٚن فرٛیٚنڈَن تہِ أسۍ چھِ تتھ مَنٛز واریاہ زیادٕ ایٚنجواے کران تِکیٛاز أسۍ چھِ پریٚکٹِکٕل وُچھان سُہ یُس اسہِ واریاہ زیادٕ ایٚکٕسپیٖریَنسِز چھِ دِوان لایفہِ مَنٛز یم چیٖز نہٕ اسہِ پتہ چھِ آسان کیٚنٛہہ تِم تہِ چھ اسہِ دوان بَیو وٕے سُہ چھُ سانہِ سٹیڈی بَیو میٖنٕز لایف اینٛڈ لاجی میٖنٕز سٹیڈیٖز تِکیٛازِ أسۍ چھِ بَیو پَننہِ لایفہِ ہنٛدۍ متعلق سٹیڈی کَرٕنۍ یۄس اسہِ واریاہ زیادٕ ضروٗری چھِ فار ایٚگزامپٕل اگر اسہِ کٲنٛسہِ گَھرَس مَنٛز دود چھُ آسان کیٚنٛہہ أسۍ چھِ پانٔے ہیٚکان گیٚس کٔرِتھ تٔمِس کوٚس پرٛابلم چھِ کیٛاہ چھِ اتھ کٕم میٚڈِسَنٕز لَگیٚن ایٹسِٹرٛا